وعلیکُم اَسلام اَصٕل پٲٹھۍ تُہۍ چھِو ٹھیٖک اَچھا بیٚیہِ کُم ہِشہِ تُمبَکھ نارِ اۭں یِمن چھناہ ریٹ مُختٔلِف آسان اَڈیٚن چھِ آسان رَنٛگ کٔرِتھ أڈۍ چھِ آسان یِمَے رَنٛگ روٚستُے

اکھ تُمبکھ نٲر چھِ گژھان ساڑ ژور ہَتھ رَنٛگ روٚستُے یۄس چھےٚ یِمن رَنٛگ چھُناہ ڈِزایِن کٔرِتھ تِم چھِ گژھان ساڑ پانژھ ہَتھ لۄکٔٹۍ چھِ گژھان ڈاے ہَتھ اۭں اَدٕ سا تۄہہِ کیٛاہ چھُوضروٗرت اَسہِ چھُ سورُے پیٛالہٕ چھِ یِم یِم چھِ تاوِ چھِ کَتریو گِلاس وِلاسہٕ اَسہِ چھِ سٲرِی کھیٚن بانہٕ چھِ اَسہِ سٲری تھال بانہٕ چھِ گژھان ترٛےٚ ہَتھ تہٕ پٍنٛژٕہ رۄپیہِ اکھ کٔم لۄکٕٹۍ لۅکٕٹۍ تھالہٕ بانہٕ چھِ گژھان ژور ہَتھ تہٕ پٍنٛژٕ رۄپیہِ اۭں کھٲسۍ تہِ حظ تہِ چھِ دوٚپمو نا گِلاس وِلاس چھِ سٲری تہٕ تُہۍ ییٖزیٚو اَز کُنہِ ساتہٕ کُنہِ دۄہ تہٕ پَتہٕ نِیِو سٲری چیٖز اِکہٕ وَٹے

تُہۍ چھِو نا آمٕتۍ سٲنِس دُکانَس پیٚٹھ زن اسہِ چھُ مارکیٹسٕے منٛز تُہۍ ییو یور یپٲرۍ تُہۍ وُچھِو پَتہٕ پانَے سُہ چھُ مین سَڑکہِ پیٚٹھٕے یہِ چھُ آسان شام بانٛگہِ تانۍ شام بانٛگہِ پَتہٕ چھِ أسۍ أسۍ چھِ ژیٖرۍ کران بَند اۭں اَچھا بیٚیہِ ما چھُو کیٚنٛہہ تۄہہِ ضروٗرت یِم جٔجیٖرِ ویجیٖرِ چھُناہ آسان آ کۄنٛڈلہٕ تہِ چھےٚ بٔڈۍ کۄنٛڈَل چھِ گژھان ڈۅڈ ہَتھ لۄکٕٹۍ چھِ گژھان پانژنَمَتھ رۄپیہِ اۭں تاوِ واوِ چھِ تھٲومِتۍ تِم تہِ چھِ اۭں بٔڈۍ کَنٛگ تہِ چھِ لۄکٕٹۍ کَنٛگ تہِ تِمن بَڈین کَنٛگَن چھِ گژھان زٕ ہَتھ لۄکٕٹۍ چھِ ڈۅڈ ہَتھ یِیو تُہۍ پَتہٕ وُچھو ییٚتی پَتہٕ کَرو ییٚتی کَنسیشَن اۭں سٲری بانہٕ چھِ یِیِو تُہۍ اۭں یہِ دوٚپمَو نا یِم جیجیٖرِ ویجیٖرِ ما چھَو ضروٗرت خانٛدرَس منٛز چھِناہ یِوان کانٛہہ کُنہِ وِِزِ اَچھا کُس نَقشہٕ دار اۭں تِم تہِ چھِ کھۄر زٔلنٕکۍ تِم

اۭں کَتریو بِگوارِ تہِ چھِ بیٚیہِ چھِ اَز نَوِ درٛامژٕ تہٕ بون چاینا تِم تہِ چھِ ہے تِم چھِ آسان تھوڑا تِم رَنٛگ کٔرِتھ آ اچھا اۭں اَدٕ سا بِہِو خدایَس حَوالہٕ ییٚتی حظ وُچھِو ؤنۍ اَدٕ کیٛاہ بِہِو خدایَس حَوالہٕ